ہیلو اسلام علیکُم اَہَن حظ اَصٕل پٲٹھۍ ٹھیٖک پٲٹھۍ اَہَن حظ اۭں کوٚت چھِ واتناوُن اَدٕ کیٚنٛہہ نہٕ حظ چھُنہٕ واتہِ اَہَن حظ اۭں اچھا اچھا